آ مےٚ گٔے بہٕ اوسُس رَن کَران پٔتۍمہِ لَٹہِ کٔر مےٚ اوسُس بہٕ پٕلیٖس خٲطرٕ دور کَران سَب اِنَسپٮ۪کٹَر اوس اٮ۪کزام تَمہِ خٲطرٕ اوسُس بہٕ دور کَران پَتہٕ گٔے مےٚ کَنٹِنیُوَسلی دوران تٕرٛہَن دۄہَن اوسُس بہٕ دوران کَنٹِنیُوَسلی بہٕ اوسُس مگر دوران یعنی کہِ اَنڈَر اوس مےٚ دورُن شےٚ مِنَٹ تام پَتہٕ گٔے مےٚ أتھۍ دوران ییٚمۍ ساتہٕ بہٕ اوسُس دوران تہٕ أتھۍ دوران گٔے کٲم مےٚ ہسا گٔے یعنی کہِ لیٚگمٮ۪نٛٹ گوٚو مےٚ تھوڑا ڈَمیج لیٚگمٮ۪نٛٹ یعنی کہِ یُس مےٚ زَنٛگہِ یہِ چھُ اَمہِ سۭتۍ گٔے مےٚ لیٚگمٮ۪نٛٹ فرٛٮ۪کچَر گوٚو مےٚ

پَتہٕ کوٚر مےٚ ڈاکٹَر تہٕ کَنسَلٹ تہٕ اٮ۪کٕس رے وٮ۪کٕس رے باقٕے چیٖز کٔرۍ مےٚ تہٕ گٔے مےٚ پرٛابلِم واریاہ بہٕ اوسُس نہٕ واریاہَس ٹایمَس دوران کِہیٖنۍ ہورٕ اوس مےٚ پٮ۪شَن تہٕ دورنُک ہورٕ اوس اٮ۪کزے رَنہٕ تہِ ٲسۍ کَرٕنۍ اٮ۪کزامٕچ اوسُس بہٕ کَنٹِنیُوَسلی دوران مےٚ دوٚپ نَہ دورُن چھُ ضٔروٗری اَمہِ موٗجوٗب اَدَے ہیٚکہِ جاب نیٖرِتھ تہٕ یہِ کٔر مےٚ کٲم پَتہٕ نیوٗ مےٚ سیٚکہِ ٹَکور کٔرۍ مےٚ آیِس لَگوو مےٚ اَتھ مٮ۪ڈِسَن کھیوٚو مےٚ تہٕ یہِ کوٚر مےٚ وِدِن نو ٹایِم فِفٹیٖن ڈیزَن منٛز ییٚلہِ زَن یہِ مِریکٕل اوس مےٚ کوٚر یہِ رِکَوَر یوٗتاہ کوٚر مےٚ اَتھٕ مطلب یہِ پَتہٕ فِفٹیٖن دۄہ یِمَن دۄہَن اوسُس بہٕ تھوڑا کَران گَرے معموٗلی اوسُس نہٕ بہٕ ہٮ۪کان اورٕ یورٕ کٔرِتھ تاکہِ مےٚ دوٚپ زیادٕ اِنجوٗری گٔژھ نہٕ سیٖویَر کِہیٖنۍ گَژھٕنۍ کیٛازکہِ یۄس یہِ اِنجوٗری گٔے یہِ گٔے مےٚ تھوڑا میٚنی مےٚ کوٚر زیادٕ سٕٹرٛچ کٔر مےٚ رَنِنٛگ منٛز یعنی کہِ مےٚ اوس نہٕ تیٖژاہ رَنِنٛگ کَرٕنۍ کِہیٖنۍ بہٕ اوسُس عام کَران شٮ۪ن مِنٹَن اَندَر اَندَر راوُنٛڈ کہِ مگر اَمہِ دۄہ کٔرۍ مےٚ لَگٲے مےٚ بہٕ اوسُس اَمہِ دۄہ کٔرۍ مےٚ کَنٹِنیُوَسلی گھنٹَس رَنِنٛگ کَنٹِنیُوَسلی کٔر مےٚ تَوَے گٔے مےٚ یہِ اِنجوٗری تہٕ اَمہِ سۭتۍ گٔے مےٚ واریاہ بٔڑ پرٛابلٕم تہٕ پَتہٕ گٔے یِہوٚے تہٕ مگر کوٚر مےٚ رِکَوَر پَتہٕ اَصٕل پٲٹھۍ ٹایمَس پٮ۪ٹھ تہٕ تہٕ تَمہِ پَتہٕ لٲج مےٚ بیٚیہِ پنٛنی پٲٹھۍ رَن کَرٕنۍ وارٕ وارٕ وارٕ وارٕ تہٕ ہمیشہ بہٕ یی وَنان رَنِنٛگ منٛز گژھِ نہٕ ہٮ۪لہٕ کَرُن ہٮ۪ل مطلب گوٚو یعنی کہِ اٮ۪فٲٹ گژھَن تِتی لَگاوٕنۍ یوٗتاہ تۄہہِ باسیو زیادٕ گژھِ نہٕ یہِ باسُن کیٚنٛہہ بیٚیہِ گژھِ وارَم اَپ تہِ کَرُن تھوڑا تہٕ تَمہِ حساب گژھِ رَن کَرُن رَن گژھِ نہٕ کَرُن یعنی کہِ یِتھَے کَنۍ گژھِ یُن نَفر تہٕ رَنہٕ کَرنہِ ہَر کُنہِ چیٖزَس چھِ آسان لِمِٹ یعنی کہِ پَتہٕ گوس بہٕ رِکَوَر آرام سان پَنٛدہَے دۄہہِ لٲج مےٚ تھوڑا تھوڑا گۄڈٕ رَن کَرٕنۍ وارَم اَپ کَرُن تہٕ تَتہِ پٮ۪ٹھ کوٚر نہٕ مےٚ یِم میٚتہِ کوٚر اَکھ لِمِٹَس منٛز مطلب راوُنٛڈ کیٚنٛہہ اوسُس بہٕ پَتہٕ کَران یا کینٛژھس اوسُس بہٕ کینٛژھا پانٛژَن مِنٹَن یا شٮ۪ن مِنٹَن ہٕنٛز یہِ ریس تہِ اوسُس بہٕ منٛزٕ لگاوان تہٕ کوٚر مےٚ یِتھَے کَنۍ یہِ تہٕ گٔیَس بہٕ پَتہٕ گٔے مےٚ ٹھیٖک یہِ تہٕ یِتھ کَنۍ گوس بہٕ فِٹ